السلامُ علیکُم عبد الجمال صٲب چھُو حظ عبد الجمال صٲب چھُو حظ جمال صٲب تُہۍ ؤنۍتو اَکھ چیٖز یِمَن بَچَن اوس کٲلۍکٮ۪تھ ژوٗرمہِ اوس یِمَن میچ تُہۍ ؤنۍتو اَکھ چی ژوٚرمہِ ژوٚرمہِ ژوٚرمہِ آ ژوٚرمہِ چھِ میچ تَمہِ دۄہہ چھِ یِوان اَز کُس وارا گٔے جناب اَز گٔے اَکہٕ وُہ آ لَگ بَگ برٮ۪سوار حظ یِمَن اوس میچ تِمَن چھِ زٕ میچ تِمَن چھِ زٕ میچ اَگھ گَژھِ صُبحٲے دَہہِ بَجہِ سٕٹاٹ تہٕ لگ بگ مکلہِ ڈایَن تامَتھ یُس اَسہِ اٮ۪سٹِمیٹ چھُ ٹایِم کوٚرمُت پَتہٕ چھِ بیٛاکھ ترٛیٚیہِ بَجہِ ترٛے ٹُہ سادَن سَتھ سَتَن تامَتھ

اچھا ٹٔرٕپ چھا حظ یَلَے فیٖس ویٖس کیٛاہ چھُو تۄہہ نا نا میٹ وَرٲے چھا گِندان میٹ آسہِ ضٔروٗری میٹ چھِ ضٔروٗری تِمَے سامان چھُ تِمَن پَنُن تُہۍ بوٗزِو عرض سامان چھِ تِمَن پَنُن میٹ چھِ ضٔروٗری کیازِ لیٚدَر بالہِ ما ہٮ۪کَن تِم گِندِتھ تَتھ ٹٔرپہِ پٮ۪ٹھ ٹٔرٕپ چھِ آ تِم چھِ لۄکٕٹۍ شُرۍ تِم کیٛاہ گِندَن لیٚدِر بالہِ یہِ

نا نا یُس ٹٔرٕپ تۄہہ تۄہہِ ٹٔرٕپ یُس ترٛٲیِو سُے چھِ اَسہِ ضوٚرَتھ

کوتاہ پنٛداہ شَتھ ٲں

ڈاے ہَتھ پَنٛداہ شَتھ اَدٕ بہٕ کَرَے اَکھ چیٖزتیٚلہِ بہٕ کَرَے یِمَن سۭتۍ مَشوَر بہٕ کَرَے یُس سُہ تَتہِ چھُنا یہِ سُہ مَنیجِنگ چھِ اَسہِ کَران تہِ مَشوَر کَرو ٹیٖم سۭتۍ سٲری أڑۍ ما چھِ أڑۍ چھِ بِچٲرۍ غریب اہن پٕلیر اَڑٮ۪ن گَرٮ۪ن چھِنہٕ کِہیٖنۍ کَماونَس تِم کَپٲرۍ اَنَن اچھا اچھا

اچھا اچھا جِناب اچھا ژٕ وَنتہ مایِک وایِک تۄہہِ چھُوا مایِک وایِک کیٚنٛہہ اَتہِ سِسٹَما سُہ چھُ سُہ چھِ سُہ چھِ پَے أمۍ چارٕجَر چارٕج کیازِ نا نا اَصٕل ہاے ٹٮ۪کٕے مےٚ باسان ہاے ٹٮ۪کٕے گَژھِ ٹھیٖک تَتھ کوتاہ جارِج گَژھِ

اچھا چلو أسۍ کَرو یہِ مَشوَرٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو پگاہ مَشوَرٕ چلو چلو چلو بِہو اَدسا اَدسا کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چَلیے السلامُ علیکُم